ہیلو

وعلیکُم سَلام بِلکُل کَتہِ پٮ۪ٹھ حظ چھُو تُہۍ تُلٕنۍ بِلکُل کار حظ چھِو تۄہہِ تُلٕنۍ صُبَس کٔژ بَجے بٲگۍ بِلکُل حظ گژھو ریڈی چھُ اَسہِ چھِ یِہَے کٲم تہٕ أسۍ چھِ تَیار ریڈی چھِ کٔژ نَفَر حظ چھُو تُہۍ اَکُے چھُو حظ رِٹٲرنَس منٛز ترٛےٚ ہَتھ رۄپیہِ حظ گژھُن رِٹٲرٕن کَم زیادٕ حظ کَرٕہَس بہٕ مگر گُنجٲیِش چھَم نہٕ کیٚنٛہہ گُنٛجٲیِش چھنہٕ کیٚنٛہہ بہٕ تُہۍ کٔرۍ تُہۍ چھُو نہٕ حظ اَکُے اگر تۄہہِ آسیو بیٚیہِ کانٛہہ پاٹنَر تُہۍ کٔرِو شِیر مگر وۅں ییٚلہِ تُہۍ اَکُے چھُ چانہِ موٗجوٗب گژھِ ڈاے ہَتھ رۄپیہِ تَمہِ کَم گژھِ نہٕ اَہَن حظ وَ گوٚو ڈاے ہَتھ رۄپیہِ چانہِ موٗجوٗب بَس یِم کَم گژھنہٕ بہٕ کِہیٖنۍ گُنٛجٲیی چھَم نہٕ کیٚنٛہہ أسۍ حظ ہے وَلو ژٕ کیٛاہ حظ چھِ ژٕ منٛز ہیٚکہِ ٹٮ۪نشَن بہٕ واتناوان جایہِ پٮ۪ٹھ ژےٚ کَپٲرۍ چھِ مَرضی گژھنَس بِلکُل بِلکُل تَپٲری نیرو تُہۍ کیٛاہ چھُو ٹٮ۪نشَن یِوان ایٚکٕسچینج کٔنِی نیرو أسۍ وُچھِو حظ تۄہہِ کَژہِ بَجہِ چھُو نیرُن نَو بَجے کِہیٖنۍ آسہِ نہٕ اِنشاء اللہ آسہِ نہٕ نَو بَجے آسہِ نہٕ تیُتھ جام کیٚنٛہہ تمہِ ساتہٕ اگر اوس تہٕ تیٚلہِ وٕچھ حظ بہٕ ہیٚم حظ پَنٕنہِ ژےٚ چھی واتُن تور ژٕ وَنہٕ بہٕ ژےٚ واتناوَس بہٕ ٹایمَس پٮ۪ٹھ بہٕ کَپٲرۍ نیرٕ کیٛاہ نیرٕ مےٚ چھِ پَتہ لِنکہِ روڈ کَپٲرۍ آسَن اَتھ کیٛاہ آسَن سۄ چھِ میٛٲنۍ کٲم ہے مےٚ پیٚیہِ تَنہٕ واپَس یُن مےٚ پیٚیہِ تَنہٕ پَتہٕ ڈَل گیٹ کٔر نہٕ اَتھ وَتھ ژھانٕڈنٛۍ مگر ژٕ واتناوتھ بِلکُل ا کیٛش چھا بِلکُل آز چھِ ڈِجٹَل زَمان ژٕ مہ ہیٚے ٹٮ۪نشَن کیٚنٛہہ مےٚ چھُ تھومُت کیٛاہ حظ فون پیٚیَو کیوٗ آر کوڈ ژٕ ہیٚکہٕ ژٕ سٕکَین کٔرِتھ سُہ ہیٚکہِ مےٚ ہَن پونٛسہٕ اٮ۪کاوُنٛٹَس بِلکُل پے ٹی ایٚم تہِ چَلان یہِ چھِ یہِ چھِ یہِ چھِ یہِ چھِ وٕچھو حظ با یہِ چھِ کَران یہِ چھِ مَسلہٕ یہِ چیٖز ییٚمہِ حِساب اَتہِ آسہِ نہٕ حظ بٕتھِ جام تَمے حِساب آسہِ کار بہٕ چھُس حظ اگر جام اوس نہٕ کیٚنٛہہ تیٚلہِ گٔیہِ یِمَے وُہ مِنٹ تانۍ پنٛداہ ٹُو وُہ مِنَٹ وَ اگر جام اوس تیٚلہِ ہیٚکہِ دۄہ تہِ لٔگِتھ تیٚلہِ ہیٚکہِ گَنٹہٕ تیٚلہِ لٔگِتھ چھُنہٕ نہ سُہ دِمَے نہٕ بہٕ ژےٚ بہٕ حظ وَنان چھُس تُہۍ وَنان زِ ٹایمہٕ حِساب وٕچھِ مےٚ پَتہ ژے واتُن اور ژٕ بَنہِ ہے ٹٮ۪نشَن کیٚنٛہہ اۭں وۅں تیٚلہِ کَرٕ نہٕ بہٕ تیٚلہِ کَرٕ بہٕ صُبحس ٹَٹا گٲڑی پَتہٕ کھالَس سُہ ٹَٹا گاڑٕے تیٚلہِ کیٛاہ اَز تَرٛٹھ مےٚ ہیٚہ ٹٮ۪نٛشَن خبر کَتہِ چھِ اوٚنمُت یہِ